اَگر أسۍ وچھو اِنسان سٕنٛز زنٛدگی منٛز چھنہٕ خوشی یوت کیٚنٛہہ اِنسانَس چھِ پیٚوان خوشی تہِ ژالنہِ تہٕ غم تہِ پیٚوان ژالٕنۍ یِتھے پٲٹھۍ اَگر بہٕ پَنٕنۍ کَتھ کَرٕ کیٚنٛہہ دۄہ چھِ آسان یِمن دۄہَن منٛز نہٕ مےٚ مطلب خوشی چھِ گژھان کیٚنٛہہ کہِ بہٕ بَناو ڈرایِنٛگ بہٕ بَناو پیٚنٛٹنٛگ تہٕ تِم دۄہ چھِ تِم آسان یِمو یِمن دۄہَن مےٚ تھوڑا دٮ۪ماغ آوُر چُھ آسان پَننہِ پڑایہِ سۭتۍ تِکیاز یَپٲر چھِ مےٚ پَڑٲے پَنٕنۍ تہِ آسان تہٕ یَپٲر ڈرایِنٛگ کرُن یِمن دۄن چھِ یِمن دۄن وقتن چُھ پانہٕ ؤنۍ کٕلیش یِوان مےٚ تہٕ تَمہِ ساتہٕ چُھ مےٚ پیٚوان چُنُن پَڑنُے تِکیٚاز پننِس مٲلِس ماجہ ہنٛدۍ خٲطرٕ یمہِ سوسایٹی خٲطرٕ اَگر أسۍ وُچھو از یُس پَرِ تٔمۍ سٕے چُھ یِوان اَکہِ قٕسمُک عزّت دِنہٕ تہٕ سون اِسلام تہِ چُھ وَنان کہِ عِلم کٔرِو سا حٲصِل یہِ چُھ پرٮ۪تھ کٲنٛسہِ پٮ۪ٹھ فرض بَنان تہٕ تَمہِ وِز چھَس بہٕ یِہے کَنفیٚوٗجنَس منٛز روزان کہِ بہٕ پَرا وۄنۍ کِنہٕ بہٕ کَرٕ ڈرایِنٛگ اسی لیے پَتہٕ پَنٕنِس مٲلِس ماجہِ ہُنٛد خیال کٔرِتھ یِمہِ سوسایٹی ہُنٛد خیال کٔرِتھ تہٕ اِسلامُک خیال کٔرِتھ چھَس بہٕ پَتہٕ تَتٮ۪ن پَڑٲیی چُنُن تہٕ بہٕ چھَس نہٕ تَمہِ ساتہ ڈراینٛگ کَران کیٚنٛہہ تہٕ ماٹِویشن چھُ مےٚ مِلان اَمہِ سۭتۍ کہِ زیادٕ زیادٕ پٲٹھۍ اَگرأسۍ وُچھو پڑایی یوت چھنہٕ پرٮ۪تھ کیٚنٛہہ مطلب أسہِ دِوان کیٚنٛہہ کُنہِ وقتہٕ پَزِ اَسہِ یِم چیٖز تہِ کَرٕنۍ یِمو سۭتۍ اَسہ دِلَس خوشی آسہِ مِلان آ اۭں پڑنہٕ نِش اَلگ گژھُن پڑنہٕ نِش تھوڑا تھوڑا بریک نیُن تہٕ پَنُن دٮ۪ماغ آوُر تھوُن اَلگ یِمن چیٖزَن منٛز تہٕ یِم الگ الگ کامہِ چھِ مےٚ دۄہَس آسان پَتہٕ چھَس بہٕ کُنہِ طٔریٖقہٕ میٚنیٚج کَران کہِ بہٕ بَناوٕ ڈرایِنٛگ تہِ اَتھ پَنٕنِس ٹایم ٹیٚبلَس منٛز اَنہٕ بہٕ ڈرایِنگ تہِ تہٕ بیٚیہِ باقٕے یِم کامہِ چھِ مےٚ تِم تہِ کرکھ بہٕ اَصٕل پٲٹھۍ وقتَس پٮ۪ٹھ مَگر کُنہِ ٹایمہٕ چُھ مےٚ زیادٕ پَڑایہِ ہُنٛد بار پیٚوان تہٕ تَمہِ ٹایمہٕ چھَس بہٕ تمہِ ٹایمہٕ چھَس نہٕ بہٕ چوٗز کران ڈاریِنٛگ کَرٕنۍ کیٚنٛہہ تہٕ یہِ چُھ وجہہ کہِ پَتہٕ بَنان کہِ مےٚ چھِ پڑایی پیٚوان چُنٕنۍ تہٕ ڈاریِنٛگ چھَس نہٕ بہٕ تَمہِ وقتہٕ چُنان کیٚنٛہہ